اَسَلامُ علیکُم مےٚ کرو پرٛوڈَکٹ آرڈَر شَمپوٗ تہٕ اَتھ آو واریاہ نَگیٹِو رِزَلٹہٕ اَمیُک فٲہدٕ آو نہٕ کینٛہہ تہٕ یہِ پیوٚ مےٚ واریاہ زیادٕ درٛوٚگ اَتھ اوس اٮ۪کٕسپایر ڈیٹ تہِ گوٚمُت اَتھ اوس نہٕ کالٕٹی رٕژ کینٛہہ مطلب اَمہِ سۭتۍ ملیو نہٕ آو نہٕ مےٚ فٲہِدٕ کِہیٖنۍ تہِ تہٕ اَتھ منٛز اوس نہٕ شَمپوٗ تیوٗتاہ کینٛہہ مطلب اَتھ منٛز ٲسۍ کَمٕے کٔژتانۍ یِم مےٚ لٔگۍ تہٕ اَتھ پونٛسہٕ گٔے مےٚ زایے ہوت تَتھ آو نہٕ فٲہدٕ زیادٕ کینٛہہ مےٚ کوٚر اَکہِ دۄیہِ لَٹہِ یُتھُے مےٚ یہِ یوٗز کوٚر تہٕ اَتھ آو نَگیٹِو رِزَلٹہٕ اَمہِ سۭتۍ ژوٚل نہٕ مےٚ قُف کینٛہہ ییٚمۍ پٔرپَز خٲطرٕ مےٚ ییٚمۍ مقصد خٲطرٕ مےٚ اَنیو سُہ گوٚو نہٕ مےٚ پوٗرٕ کینٛہہ تہٕ مےٚ دوٚپ مَس مَستَس یی شاینِںٛگ اَمہِ سۭتۍ گوٚو وارَے یہِ سُہ ہُہ مطلب عجیٖب رنٛگہ گوٚو اَتھ اَمہِ سۭتۍ اوس مَستَس وارَے زَٹھ گژھان اَمہِ سۭتۍ لوٚگ مےٚ ہُہ لیفوُن ہیوٗ یہِ اوس نہٕ اَصٕل کالٕٹی مان ژٕ شَمپوٗ کِہیٖنۍ تہٕ یہِ گوٚو یہِ اوس واریاہ بیڈ کالٹی تہٕ یہِ پیوٚ درٛوٚگ تہِ یہِ ووت نہٕ ٹایمَس پٮ۪ٹھ گَرٕ تہِ کینٛہہ